وعلیکُم اَسلام اَہن حظ آ أسۍ چھِ ڈاکٹر رٔضِیا تُہۍ کٕم حظ چھُو اَچھا ٹھیٖک حظ چھُ تۄہہِ چھُوا کلس کیٚنٛہہ پرٛابلِم اَہن حظ آ أسۍ چھِ تِمے اَچھا ٹھیٖک تُہۍ ما حظ چھُ کُنیُک ٹٮ۪نٛش ہٮ۪وان سِٹرٛس ما چھُو تۅہہِ کُنیُک گَرِچ کانٛہہ پریشٲنی ما چھِ اَمہِ مٔزیٖد کیٚنٛہہ چھُنا گژھان گَرن منٛز واریاہ کیٚنٛہہ آسان وُنکٮ۪نس اَچھا ٹھیٖک اَمہِ خٲطرٕ حظ فِلحال چیٚیِو تُہۍ ترٛیش یِمَن آ یہِ پگاہ ہیٚکوٕ حظ تُہۍ یِتھ سٲنِس کِلنِکَس پٮ۪ٹھ اَسہِ حظ چھُ کِلنِک پُلوامہِ تَتھ حظ یہِ اَپوزِٹ حظ چھُ سُہ پُلیٖس لانہِ نِش آ اَلشِفا پانٛژِ پٮ۪ٹھ پانٛژھ بَجہِ پٮ۪ٹھ حظ چھِ أسۍ ٲٹھ بَجے تامَتھ تَتہِ آسان شامَس اگر حظ تُہۍ باسوٕ تہٕ تُہۍ یِیِو صُبحَس أسۍ تھاوو تُہۍ فلحال دَہَن دۄہَن حظ میٚڈِکل کوٚرُس تہٕ دَہہِ دۄہی وُچھَو پتہٕ تُہۍ ما پیٚیِوٕ پتہٕ کانٛہہ ٹٮ۪سٹہٕ تیٚلہِ کَرُن یِتھٕ پٲٹھۍ دِمہو تۅہہِ یِتھٕ پٲٹھۍ چھُو تہۍ وَنان سِٹرٛٮس تہِ چھُ یِیی نہٕ کانٛہہ پریشٲنی تہِ چھَ یِیی نہٕ کھٮ۪وَن چٮ۪ون چھُو حظ ٹھیٖک تُہۍ یہِ کٮ۪لسٹور منٛز چھُ باسان چھُ تھایرایڈ ویرایڈ ما چھُ کیٚنٛہہ ترٛیشہِ ہُنٛد ٲسِو زیادٕ زیادٕ استعمال کَران بیٚیہِ حظ ٲسو یہِ اَصٕل ڈایِٹ کھیوٚو تہٕ یہِ حظ بیٚیہِ یہِ یِہے حظ دہَن دۄہَن خٲطرٕ تھوٚووٕ فِلحال تۄہہِ دوا ڈوز تہٕ دَہہِ دۅہۍ حظ وَنہو تۄہہِ کیٛاہ چھُ کَرُن اَہن حظ الشِفا پُلیٖس لینہِ اَپوزِٹ حظ چھِ پانٛژِ بجے پٮ۪ٹھ چھِ أسۍ آسان تَتہِ ٲٹھ بَجے تامتھ پانٛژھ ٹُو ٲٹھ حظ چلو ٹھیٖک اَدٕ حظ ٹھیٖک اسلام علیکُم